مےٚ تُل مالس منٛز واریاہ سامان أکِس کاٹس منٛز مےٚ تُل واریاہ سامان بہٕ پوٚکُس برٛونٛہہ پہم مےٚ وُچھ مطلب واریاہن چیٖزن مےٚ تھٲے تِم سٲری واپس کیٛازِ کہِ وجہ ساروی کھۄتہٕ بوٚڑ وجہ اوس یہِ کہِ تِمن اوس واریاہن مطلب نٮ۪صبن زیادن چیٖزن تِمن ٲسۍ اٮ۪کٕسپایری ڈیٹ تِم ٲسۍ مطلب اٮ۪کٕسپایر گٔمٕتۍ واریاہ زیادٕ چیٖز بیٚیہِ وُچھ مےٚ تمہِ پتہٕ یِم باقٕے چیٖز ٲسۍ علاوٕ سڈیمٕت تتہِ مےٚ وُچھ گگلہٕ پٮ۪ٹھ وُچھ مےٚ مطلب تِہُنٛد ہُہ وُچھ مےٚ مےٚ کوٚر مویعنہٕ تِم ٲسۍ نہٕ ٹھیٖک چیٖز مطلب کینٛہہ اگر تِم گرٕ نمہٕ ہوک تِم واتہٕ ناہن نۄقصان مطلب پرٛٮ۪تھ کُنہٕ طرفہٕ چاہے مطلب کھٮ۪ن کھٮ۪نُک حساب وٕچھو کھٮ۪ن دار چیٖز اسہِ ہے کینٛہہ یا بدلہٕ کُنہِ خٲطرٕ آسہِ ہے مطلب گرٕ گرس منٛز ضروٗرت تِم ٲسۍ نہٕ کٕہیٖنۍ ٹھیٖک کانٛہہ تہِ سامان وُچھ مےٚ وُچھ گُگلہٕ پٮ۪ٹھ مطلب یِم تہِ باقٕے سامان تِم ٲسۍ خراب واریاہ یِم با ہُم بدل کینٛہہ سامان اوس تِم ٲسۍ مُزر أکِس انسان سٕنٛدِ خٲطرٕ گُگلہٕ پٮ۪ٹھ وُچھ مےٚ یہِ مےٚ باسیٚو پننہِ جایہِ پتہٕ یہِ بہتر مےٚ دوٚپ مےٚ کیٛاہ فٲیدٕ مطلب غلط سامان گرٕ نیُن ییٚمہِ سۭتۍ مےٚ پرابلِم گژھِ گرس منٛز یا بدل کانٛہہ تہِ اگر پتہٕ تمہِ منٛزٕ کانٛہہ چیٖز یی تٔمِس تہِ واتہِ نۄقصان مےٚ کیٛاہ فہٲیدٕ اوس مےٚ تُل پتہٕ سُہ سامان تھوٚوُم بیٚیہِ واپس تٔتھۍ کُن